السَلام علیکُم اہن حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ اہن حظ اَصٕل پٲٹھۍ جِناب تُہۍ ؤنۍتو مےٚ حظ یہِ تُہۍ چھُو نہٕ حظ کۄلگامہِ پٮ۪ٹھ مےٚ حظ اوس اور کھسُن فیملی ہٮ۪تھ چکرس مےٚ ؤنۍتو تہۍ کیٚنٛہہ لوکیشنا ووکیشنا اَتہِ اَصٕل پَہن ٹھیٖک حظ یہِ أہربل کوٗتاہ چھُ دوٗر مین کۄلگامہِ پٮ۪ٹھ ٹھیٖک حظ شامن اگر نایٹ نایٹ سِٹے اَسہِ کَرُن تَمہِ خٲطرٕ چھا تَتہِ اَچھا نہ ہٮ۪کن کٔرِتھ کِنۍ ہوٹل پَنُن پٮ۪وان یہِ حظ یہِ جںٹٕس چَلو چَلو حظ ٹھیٖک بیٚیہِ کانٛہہ جگہ کۄلگٲمِس منٛز یِمو علاو اَچھا ٹھیٖک حظ تُہٕنٛدِس اوپیٖنِیَنَس منٛز کُس اَکھ روزِ حظ ٹھیٖک میٛانہِ مےٚ میانہِ حِساب ٹھیٖک ٹھیٖک فیملی تہِ چھِ ٹھیٖک حظ موسم چھِ حظ اورٕ ٹھیٖکھٕے روزان کِنۍ پَلو پَلو تُلو أسۍ یِمَے نارمل پَلوٕے سۭتۍ حظ چَلو حظ چَلو شُکریہ